اَسلام علیکُم وعلیکُم اَسلام ہاں میم مےٚ بوٗز تُہۍ چھُو اَصٕل گایڈ تُہۍ چھُو کران گایڈ مےٚ اوس گژھُن اَننت ناگ کِس بالَس پٮ۪ٹھ چَکرَس تہٕ مےٚ بوٗز تُہۍ چھُو واریاہ اَصٕل گایڈ تہٕ تُہۍ چھُو واریاہ اَصٕل گایڈ کران مےٚ ؤنۍ تو تُہۍ کیاہ چھِو ہٮ۪وان اَتھ گایڈ کرنَس ٹھیٖک چھا ٹھیٖک چھُ مےٚ چھُ پَہاڑن ٹھیٖک چھُ مےٚ ؤنِو اَسہِ کۭژاہ رۄپیہِ لَگن اَتھ اَتھ کیاہ رٮ۪ٹ چھَو تۄہہِ تھومٕژ اَچھا أسۍ چھِ کران مےٚ بوٗز تُہۍ چھِو ہٮ۪وان زٕ ساس پٔر ڈے تہٕ مےٚ چھُ سوٗنچمُت سَتن ٲٹھن دۄہَن ہنز ٹرپ کرو أسۍ اَتھ پَہاڑَس منٛز اَننت ناگ کِس اَدٕ اَگر تُہۍ کَنسٮ۪شَن تہِ کیٚنہہ کٔرِو تہٕ سُہ گٔیو بہترٕے مَگر اَسہِ کٔرۍ تو تُہۍ تُہۍ ؤنۍ تو بیٚیہِ اتھ اَننت ناگَس مُتعلِق کیٚنہہ خاص بیاکھ اکھ کَتھ گوٚو تۄہہِ چھُ فُڈ پرووایڈ اَسہِ کَرُن کِنہٕ اَسہِ چھُ پَنٕنُے فُڈ اَنُن آ شُکرِیا شُکرِیا میم تہٕ مےٚ ؤںۍ تو اَتھ پَہاڑس مُتعلِق خاص کینٛہہ اَتھ اَننت ناگ کس پہاڑد مُتعلِق ٹھیٖک ٹھیٖک ٹھیٖک چھُ گوٚو تہٕ بَتہٕ اَنُن چھُ تۄہہِ تُہۍ دِیو مےٚ بَتہٕ تہِ اورٕے آ میم اَگر سُہ تہِ گژھِ اٮ۪رینجٕے تہٕ سُہ گٔیو بہتر تُہُندِ تھروٗوٕے میم سُہ چھُ گژھان ژوٚر تُہۍ سوٗنچھِو پانہٕ تہِ اَسہِ تہِ چھُنہ یورٕ یِم پونسہٕ کَڑٕنۍ چَندٕ چلو میم شُکرِیا شُکرِیا بَس بَس تہٕ ووٚں سَمکھو أسۍ پَگہہ اِنشاللہ ادٕ حظ ادٕ حظ